وعلیکُم السلام آ آ ٹھیٖک تُہۍ چھُوا ٹھیٖک آ آ ٹھیٖک آ ٹھیٖک چھُ اگر تُہۍ پِرٛژھِو نا سَجَشَن تہِ چھُو سِٹوٗڈنٛٹَن أسۍ کیٛاہ کیٛاہ تھاوَو اٮ۪ولیبٕل تہٕ وٕچھِو یِتھ پٲٹھۍ

آ آ ٹھیٖک مطلب تُہُنٛد چھُ شُکُر گُزار تۄہہِ ووٚنوٕ توتہِ آسہِ کیٚنٛہہ چھُنہٕ پَرواے توتہِ ؤنۍزیو تُہۍ اورٕ یورٕ اگرَے بیٚیہِ کیٚنٛہہ پَر آسہِ أسۍ ہٮ۪کو ییٚتٮ۪ن بیٚیہِ یہِ کٔرِتھ آ بہٕ وَنہٕ یِمَن ییٚتہِ شَفَس بہٕ دَپَس کیٛاہ کیٛاہ ٲسۍزِ بَناوان ییٚتہِ کیٛاہ ٲسۍزِ اٮ۪ولیبٕل وٮ۪ولیبٕل تھاوان کیٚنٛہہ چھُنہٕ پَرواے بہٕ کَرناو اَتھ کیٚنٛہہ تہٕ بیٚیہِ پِرٛزھزیو تُہۍ سارنی سٹوٗڈنٛٹَن بیٚیہِ ما چھُ کیٚنٛہہ أسۍ وَنہو تۄہہِ یور تہِ بہٕ تھاو تَتھ ٹِک دِتھ ییٚکیاہ بہٕ وٕچھٕ اَتھ منٛز کیٛاہ کیٛاہ گژھِ اَسہِ اٮ۪ولیبٕل وٕنۍکٮ۪ن تہٕ أسۍ تھاوَو سُہ سُہ کَرناو بہٕ آرڈَر واڈَر بیٚیہِ وٕچھِ بہٕ باقٕے ہَن اگَرَے کینٛہہ روٗد پَرٕ وَرٕ تہٕ سُہ تہِ ہیٚکِو تُہۍ پَتہٕ بیٚیہِ ساتہٕ بیٚیِس ٹٔرنہِ منٛز ؤنِتھ تِکیٛازِ أسۍ چھِ تُہنٛدے خٲطرٕ ییٚتٮ۪ن مطلب ییٚلہِ اَسہِ تُہی یِیِو سِٹوٗڈنٛٹ اَدٕ چھُ اَسہِ ییٚتٮ۪ن یہِ شاپ واپ چَلان تہٕ کیٚنٛہہ آسہِ کیٚنٛہہ پرٛابلِم آسہِ تہٕ وَنُن گوٚژھ ٹھیٖک کیٚنٛہہ چھُنہٕ پہ آ ٹھیٖک ٹھیٖک کیٚنٛہہ چھُنہٕ پَرواے أسۍ کَرو یہِ یہِ اوٚتام ما آے اوٚتام ووٚن نہٕ اَسہِ کٲنٛسے سِٹوٗڈنٛٹَن مطلب اٮ۪ڈ کٔرِو کیٚنٛہہ چیٖز تَمہِ موٗجوٗب اَگر دوٚپ خبر کیُتھ روزِ ییٚتہِ ہٮ۪نہٕ نِوان چھا سٹوٗڈنٛٹ ہُہ یہِ تہٕ وٕنۍکٮ۪ن آیہِ نہٕ اَسہِ کٕہۭنۍ تہِ مگر یہِ چھُ اَسہِ گۄڈنیُک یہِ سُہ چھُ وَنان وٕنۍکٮ۪ن اَسہِ اٮ۪ڈ کٔرِو کیٚنٛہہ چھُنہٕ پَرواے ییٚمہِ لِسٹ حِساب وٕچھ بہٕ أسۍ کَرو باقی ہَن پیتھی کَرو وازٕوان تہِ کَرو أسۍ اٮ۪ڈ پیٖزا ویٖزا کَرو أسۍ اٮ۪ڈ ییٚتہِ بیٚیہِ کَرہون بٔرگر تہِ کَرو تہٕ بیٚیہِ چھُ یہِ سینٛڈوِچ یہِ تہِ کَرو اٮ۪ڈ بیٚیہِ وٕچھو أسۍ باقٕے واقٕے ما چھُو بیٚیہِ کیٚنٛہہ تہٕ سُہ تہِ وَنہو أسۍ تۄہہِ اٮ۪کاڈِنٛگلی تہٕ أسۍ کَرو کیٚنٛہہ چھُنہٕ پَرواے ٹھیٖک ٹھیٖک ٹھیٖک کیٚنٛہہ چھُنہٕ پرواے آیِس کرٛیٖم تہِ کَرو أسۍ اٮ۪ڈ تہٕ اگَرَے تۄہہِ بیٚیہِ کیٚنٛہہ باسیو یَتھ منٛز یَتھ لِسٹَس منٛز چھِ یِمَے یِمَے چیٖز لیٚکھِتھ اگَرَے بیٚیہِ کیٚنٛہہ باسیو تہٕ بیٚیہِ کیٚنٛہہ تہِ یہِ آسہِ پَرٕ وَرٕ تہٕ أسۍ ہٮ۪کو سُہ تہِ اٮ۪ڈ کٔرِتھ وۄنۍ تہٕ کیٚنٛہہ چھُنہٕ پَرواے چلو چلو ٹھیٖک چھُ